یُس میون پَسندیٖدہ فُڈ چھُ غزہ چھُ سُہ چھُ کٲشُر وازوان یُس یہِ کٲشُر وازوان چھُ یہِ چھُ واریاہ زیادٕ پَسند بہٕ چھُس یہِ پَسند کران ٹینٹَس منٛز مِل بانٹ کے ییٚلہِ فِنکشن چھُ آسان ساروین سۭتۍ کھیٚون حالنٛکہِ تَتھ منٛز چھِ مےٚ واریاہ واریاہ تھوڑا تَبکھ ماز روگن جوش گۄشتابہٕ رِستہٕ پَسند ییٚلہِ کیٚنہہ فَنکشن چھُ آسان اَسہِ خاندر چھُ آسان یا بیٚیہِ کیٚنہہ چھُ ایٚکٕسکَرشن ویٚکٕسکرشن گژھان گرِ تہ چھِ أسۍ بَڑٮ۪ن دۄہَن عیٖز دۄہ بَناوان نیُک وازوان یا بیٚیہِ کُنہِ دۄہ بَناوان یہِ وازوان ہوٹلن منٛز تہِ چھُ آسان یہِ وازوان ایٚولیبٕل یُس میون پَسندیٖداہ غزہ چھُ سُہ چھُ وازوان کٲشُر وازوان مےٚ چھُ یہِ واریاہ زیادٕ پَسند بہٕ چھُس ہوٹلَن منٛز تہِ کران یہِ پَسند کھیٚون گرِ فَنکشنن منٛز تہِ کران پَسند کھیٚون اَلبتہ دۄستن سۭتۍ چھِ آسان أکِس ترامہِ منٛز چھِ آسان تِتھ کٲٹھۍ چھُ یِوان واریاہ زیادٕ مَزٕ دوستن سۭتۍ کھیٚنَس کُنے زنہِ چھُنہٕ تیوٗت مَزٕ یِوان کھیٚنَس کِہینۍ یوٗت دوستن سۭتۍ چھُ یِوان مَزٕ کھیٚنس یہِ کٲشُر وازوان یہِ چھُ واریاہ زیادٕ فیمَس تہِ مےٚ چھُ یہِ واریاہ زیادٕ پَسند تہِ سون یہِ کٲشُر وازوان